السلام علیکُم بہٕ حظ چھَس السلام علیکُم بہٕ حظ چھَس سُمبَلَہ بانٛڈی پورہ پٮ۪ٹھٕ اَسہِ حظ اوس ییٚتہِ پاوَر گژھان تہٕ گژھان تہٕ گژھان اَسہِ نہٕ حظ اوس نہٕ وَنٛدَس ییٚتہِ پاوَر روزان کِہیٖنۍ اَسہِ حظ چھُ ییٚتہِ دُکاندار محمد اَفضل اَسہِ حظ اوٚن تٔمِس نِش گیس اَسہِ حظ کٔر تَنہٕ پٮ۪ٹھ واریاہ آرام پوٚژھ ووٚژھ تہِ حظ چھُ یِوان اَسہِ حظ چھِ واریاہ سہوٗلیَت واتان بہٕ حظ چھَس تَتھ پٮ۪ٹھ ژۄچہِ کَران بہٕ حظ چھَس تَتھ پٮ۪ٹھ گاڈٕ رَنان بہٕ حظ چھَس تَتھ پٮ۪ٹھ دۄد کاران بہٕ حظ چھَس تَتھ پٮ۪ٹھ چاے کَران بہٕ حظ چھَس تَتھ پٮ۪ٹھ سیُن رَنان بہٕ حظ چھَس تَتھ پٮ۪ٹھ ژۄچہِ کَران بہٕ حظ چھَس تَتھ پٮ۪ٹھ سوٚت تہِ تَوان بہٕ حظ چھَس تَتھ پٮ۪ٹھ بازے گاڈٕ تَلان بہٕ حظ چھَس تَتھ پٮ۪ٹھ تَمام سِنۍ بَناوان بہٕ حظ چھَس تَتھ پٮ۪ٹھ کۄکُر رَنان بہٕ حظ چھَس تَتھ پٮ۪ٹھ ماز رَنان بہٕ حظ چھَس تَتھ پٮ۪ٹھ گاڈٕ گاڈٕ تَلان بہٕ حظ چھَس بہٕ حظ چھَس تَتھ پٮ۪ٹھ گاڈٕ رَنان بہٕ حظ چھَس تَتھ پٮ۪ٹھ تَمام سِنۍ کَران بہٕ حظ چھَس تَتھ پٮ۪ٹھ ژامَن تَلان بہٕ حظ چھَس تَتھ پٮ۪ٹھ واریاہ واریاہ چیٖز کَران ونٛدَس نہٕ حظ چھُنہٕ پاوَر آسان کِہیٖنۍ بہٕ حظ چھَس تَتھ پٮ۪ٹھ واریاہ واریاہ سِنۍ کَران بہٕ حظ چھَس تَتھ پٮ۪ٹھ وٕشِنۍ ترٛیش تہِ وٕشناوان بہٕ حظ چھَس تَتھ پٮ۪ٹھ بَچَن خٲطرٕ نُنہٕ آب کھۄرَن خٲطرٕ تھاوان بہٕ حظ چھَس تَتھ